وارِیاہ لوٗکھ اگر أسۍ وُچھوکھ تِم چھِ گاڈٕ رٹنہِ ہیٚچھان پنٛنٮ۪ن گرِکٮ۪ن یا یِم تِمن گَرِکۍ بٲژ چھِ آسان تِمن پٮ۪ٹھ سُہ ٲسِنۍ تِہِنٛدۍ مٲلۍ مٲج یا سُہ ٲسِنۍ تِہِنٛدۍ نٲنۍ بٕڈِبب یا بٲے بیٚنہِ یُس تِمن ہاوان چھِ کہِ سِکلٕز ہاوان کِتھ پٲٹھۍ چھِ گاڈٕ پٮ۪وان رٹنہِ گۄڈنٮ۪ٹھٕے اگر أسۍ وٕچھو گۄڈنٮ۪تھٕے چھِ اکھ نفر ہیٚچھان کہِ لٲن یۄس آسان چھِ یعنی کہِ یۄس رز چھِ آسان تتھ یُس بِسلاے چھِ آسان یُس تتھ رز چھِ آسان گۄڈنٮ۪تھ یُس نوٚو نوٚو چھُ آسان تٔمِس پَزِ گۄڈٕ سُے ہیٚچھُن کہِ لٲن کِتھ پٲٹھۍ چھِ ترٛاوٕنۍ پیٚژِ کوٹ کِتھ پٲٹھۍ چھِ گنٛڈُن یا پیٚژِ کوٹ کوٗتاہ گَژھِ ہوا آبس منٛز روزُن تہٕ بوٚن تہٕ ہیوٚر کوٗتاہ گَژھِ روزُن بیٚیہِ کَمہِ ساتہٕ یی دِگ یہِ گَژھِ یُس یہِ رز چھِ یعنی کہِ لایَن یَتھ وَنہٕ بہٕ یہِ گَژھِ یہِ وار وار ترٛاوُن بیٚیہِ گَژھِ یہِ برابر ترٛاوُن زیادٕ تر اگر أسۍ وٕچھو یِم نٔے نٔے ہیٚچھُن وٲلۍ چھِ آسن تِم چھِ سایڈَس ترٛاوان یعنی کہِ نٔرۍ دٔچھنہِ سایڈٕ چھِ تِم ترٛاوان تہٕ ہیٚچھان چھِ تِم پتہٕ ییٚلہِ برٛونٛہہ کُن کُن چھِنہٕ تِم پکان تِم چھِ نَیہِ نَیہِ ٹٮ۪کنیٖک ہیٚچھان کہِ کِتھ پٲٹھۍ ترٛاوو أسۍ اصۭلا پٲٹھۍ لایَن اَمہِ پتہٕ چھِ آسان یِمن پَزِ یُس آب چھُ یُس یہِ لہر چھِ آسان آبس منٛز یِمن پَزِ اَمہِ پتہٕ یہِ ہیٚچھُن مطلب کہِ اَمچہِ لہرٕ کَمہِ ساتہٕ یِنۍ یا پیٚژِ کٔٹِس کَمہِ ساتہٕ گَژھِ اورٕ یور گاڈ کَمہِ ساتہٕ دِژ دِگ کَمہِ ساتہٕ چھِنہٕ دِگ کِہیٖنۍ کُنہِ ساتہٕ چھِ آسان گاڈِ دِژ دِگ پیٚژِ کٔٹِس گٔے دٕنَن یا کُنہِ ساتہٕ چھُ تیُتھ تہِ قٕصہٕ گَژھان کہِ پیٚژِ کٔٹِس چھِ دٕنَن گَژھان مگر اگر أسۍ وٕچھو کہِ گاڈ چھِنہٕ آسان بلکُل تَمہِ چھِنہٕ تَتھ زیٖرٕے آسن سُہ کیٛاہ چھِ آسان آبٕچ لَہر گوٚو اَمہِ پتہٕ پَزِ أکِس نفرس کہِ ہیٚچھُن کہِ گاڈ کتٮ۪تھ آسہِ ژوٗرِ بِہتھ زیادٕ اگر أسۍ وٕچھو ہَیَن منٛز چھِ آسان گاڈٕ ژوٗرِ بِہِتھ ییٚمِس یِتھ پٲٹھۍ اَسہِ سٲلِمن پَے آسہِ کہِ دٔریاوس منٛز کُنہِ تہِ جایہِ گَژھو یُس تاپس چھِنہٕ آسان تیٖژاہ گاڈٕ کیٚنٛہہ ییٖژاہ نہٕ شِہلِس چھِ آسان یعنی کہِ یِم ہوٚے چھِ آسان انٛدر کُن چھِ آسان تِمن جاین چھِ وارِیاہ گاڈٕ آسان بیٚیہِ کیٛاہ اگر أسۍ وٕچھو یَتٮ۪تھ کھٮ۪ن چٮ۪ن سۭتۍ لٮ۪م چھِ آسان سۄ نیٖج لٮ۪م چھِ آسان تُکُن تہِ چھِ گاڈٕ آسن زیادٕ یا یُکن پتہٕ اگر یہِ کُنہِ ساتہٕ لہر چھِ یِوان یَتہٕ منٛز باغ اگر یہِ لہر پتہٕ یی سُہ یی سایڈس کُن یی لہر گوٚو سایڈس کُن آسہِ کھٮ۪ن جمع گوٚو گاڈ تہِ آسہِ تُکنٕے تِکیٛازِ گاڈِ چھِ الٹمیٹ گول آسان کہِ مےٚ چھُ کھٮ۪ن کھیوٚن ییٚتہِ بیٚیہِ اگر اَسہِ وٕچھو وۄنۍ اگر نفر گاڈَن درٛا أمِس آسہِ گۄڈٕنٮ۪تھٕے وٕچھُن کہِ مےٚ کُس کھٮ۪ن چھِ گاڈن خٲطرٕ سۭتۍ تُلُن یُس بہٕ بِسلاے لاگہٕ أڑۍ اگر أسۍ وٕچھو أڑۍ چھِ اوٹ لاگان یا أڑۍ اگر تُہۍ آسیو بوٗزمُت کہِ تِم چھِ بمسِنٛگ لاگان مگر بمسِنٛگ چھِ یَتٮ۪تۍ صاف آب آسہِ یا کیٚنٛہہ یُس یہِ نُنہٕ آب چھُ آسان تَتہِ چھِنہٕ گاڈِ پٮ۪وان اگر أسۍ وٕچھو تَتہِ چھِنہٕ گاڈ کھٮ۪وان یِہوٚے آبٕے چٮ۪وان زیادٕ تِکیٛازِ تَتھ منٛز چھِ تٔمِس آسان سوڈِیم ووڈِیم یا ترٛیش چھِ تٔمِس ٲتھۍ سۭتۍ مۄکلان گوٚو سُہ چھُ کوٗشِش کَران کہِ بہٕ دِمہٕ نہٕ دِگ کِہیٖنۍ البتہ اَتٮ۪نۍ چھِ تیٚلہِ اگر وۄنۍ اتھ منٛز گَژھِ کانٛہہ گاڈٕ رٹنہِ اگر اَتہِ گَسہِ شُکارا گاڈ سُہ آسہِ وارِیاہ بٔڑ گاڈ مگر یہِ پَزِ نفرس تھاوُن یاد اَتٮ۪تھۍ چھِ أمِس کیٚنٛہہ الگ سِپیشل چیٖز تُلُن سۭتۍ یُس گاڈِ زیادَے پسنٛد گَژھِ اَمہِ آب کھۄتن تہٕ اگر أسۍ وٕچھو أڑۍ چھِ تُلان آٹِفِشل گاڈ اگر أسۍ وٕچھو یِم بجہِ گاڈٕ چھِ آسان سمندرس منٛز تِم چھِ لۄکچن گاڈٮ۪ن کھٮ۪وان شُکار کَران ییٚلہِ أمۍ آٹِفِشل گاڈ تُج سۭتۍ گوٚو گاڈِ باسے کہِ یو ہُکے ہے چھِ لۄکٕٹ گاڈ سٕہ چھِ أمِس دِوان ٲسَس منٛز ہٮ۪وان نٮ۪گلاوُن یی زِ بہٕ کھٮ۪مہٕن یہِ گاڈ اَمہِ سۭتۍ کیٛاہ گَژھِ مےٚ مِلہِ اَمہِ سۭتۍ کھٮ۪ن گوٚو سُہ چھُ آسان ہُہ آٹِفِشل سُہ چھُ پھسان تٔتھۍ منٛز بیٚیہِ کیٛاہ گَژھِ أکِس نفرس آسٕنۍ أکِس نفرس گَژھِ اتھ منٛز برداش آسُن مطلب وارِیاہ اگر أسۍ وٕچھو یِم اٮ۪کٕسپیٖرینسٕڈ لوٗکھ چھِ آسان تِمو کیٛاہ چھِ آسان تِمو چھِ آسان برداش کوٚرمُت مان ژٕ تِمن چھُ آسان برداش گوٚمُت بیٚیہِ چھِ تِمن ٹایمِنٛگ آسان پَے کَمہِ ساتہٕ کَرِ یُس گاڈ چھِ سُہ کَمہِ ساتہٕ دِ ژوٚپ یہِ کَمہِ ساتہٕ لَگہِ گوٚو اگر گاڈٕ رٹنہِ تہِ گوٚو اکھ گَژھِ آسٕنۍ پیشنٕز برداش گَژھِ آسُن بیٚیہِ گَژھِ برابر آسٕنۍ ٹایمِںٛگ پَے کَمہِ ساتہٕ لگہِ گاڈ بیٚیہِ گَژھِ بیٛاکھ چیٖز آسُن کہِ شور گَژھِ نہٕ اَتی آسُن کِہیٖنۍ مطلب کہِ اگر کانٛہہ نفر گاڈٕ رٹنہِ گوٚو سُہ گَژھِ نہٕ اَتی چو چو لاگُن کِہیٖنۍ سُہ گَژھِ نہٕ شور تُلُن تَمہِ سۭتۍ کیٛاہ چھُ گاڈٕ گَژھان دوٗر بیٚیہِ اگر اَسہِ وٕچھو بیٚیہِ اگر بہٕ کتھ کَرٕ کہِ تَتھ اگر أسۍ گاڈ رٔٹ یہِ گَژھِ اَسہِ پتہٕ تگ یُس یہِ گاڈٕ وول چھُ یہِ گَژھِ اَسہِ تَمہِ منٛز پتہٕ نٮ۪بر تہِ تَگٕنۍ کَڑٕنۍ أڑۍ اگرَے وٕچھو کہِ أڑۍ چھِ گاڈ رٹان تہِ بٔٹھِس تہِ کھٲجِکھ تَمہِ پتہٕ چھِ تِمن ژلان گوٚو تِمن چھِنہٕ آسان تِم ٹٮ۪کنیٖک چھِنہٕ تِمن پَیی آسان کہِ گاڈ کِتھ پٲٹھۍ رٹہون وۄنۍ أسۍ یہِ ما ژلہِ یا کیٚنٛہہ ما گَژھِ گوٚو تِم چھِنہٕ تتھ تھاوان ہٮ۪س کِہیٖنۍ تَمہِ سۭتۍ کیٛاہ چھُ گَژھان الٹِمیٹلی گاڈ چھِ ژلان بیٚیہِ اگر أسی وٕچھو بیٚیہِ تہٕ گَژھن اَسہِ تَگُن یہِ وول چھُ سُہ تَگہِ اَسہِ گنٛڈُن کُنہِ ساتہٕ چھِ یِوان وُچھنہٕ کہِ أڑۍ گاڈٕ رٹنہِ گَژھان تِمن نِوان سُہ وولٕے گاڈ اوٗرۍ سُہ کیٛاہ آسان تِمن نہٕ آسان وول توٚگمُت گنٛڈنُے تہٕ سُہ آسان تَمہِ جا نِمٕژ وولٕے آسان نِمُت اور یِم چھِ تِم کیٚنٛہہ چیٖز یِم مےٚ ٹٮ۪کنیٖک چھِ یِم پنٛنیو گرِکیو پٮ۪ٹھ چھِ ہیٚچھمژٕ یِم گاڈٕ رَٹان چھِ